اسلام علیکُم الحمدُاللہ ٹھیٖک حظ تُہی کٕم حظ چھُو فون ہے تُہٕنٛدے طرفہٕ آو اچھا اچھا اچھا تُہی ما چھِو سبزی ہیوان بِلکُل بِلکُل ؤنِو حظ ؤنِو آ اچھا اچھا اچھا اچھا

بِلکُل بِلکُل کیٚنٛہہ چھُنہٕ بَنے سبزی بَنہِ تۄہہِ چھُو پَیی اَز چھُ مارکیٚٹ تھوڑا تیٖزی پہَم اَز چھِ ریٹ زیادے پہَم تہِ کیٛازِ نیٚبرٕ چھُنہٕ اَز یِوان کِہیٖنٛۍ تہِ اَتھ کھوٚت سہلاب وہلاب اَز چھُ تھوڑا مارکیٚٹ تیٖزی پَہَم تہٕ وۅنۍ چھُ یِہَے اگر تُہی یوٚتنَس پانہٕ یِیِو ییٚتہٕ نَسٕے نِیو تۄہہِ بَچنو رۄپیہِ تہٕ بَچنو تۄہہ اورکہِ کھۄتہٕ بَچنو تۄہہِ رۄپیہِ زٕ سۄ چھَنہٕ فِکِر کِہیٖنٛۍ تہٕ تُہی ییٚتہٕ نَس دِیو نَظر وُچھو تُہی وُچھو سبزی کِژھ چھِ کیٛاہ چھِ تہٕ باقٕے گوٚو یہِ اورٕ آسہِ ریٹ اَز چھُ لَگ بَگ چلان رازما کِلو چھِ ہیٚمہٕ کِلو ہیٚمہٕ ہیٚمہِ چھِ چَلان اَز ییٚتہِ چھِ سَتَتھ رۄپیہِ کِلو آ سُہ چھُ گَژھان لگ بگ یِہَے سَتتھ سَتھ سَتھ کۄینٹَل ٹھیٖک چھا باقٕے چھُ ہاکھ ہاکھ چھُ لگ بگ یی سُہ شیٹھ رۄپیہِ چَلان پانٛژٕوَنٛزاہ شیٹھ تۄہہِ کَرہو رۄپیہِ پانژھ کَم سُہ چھَنہٕ فِکِر کِہیٖنٛۍ یہِ تۄہہِ ییٚتہِ نَسٕے نِیِو آ بِلکُل ٹماٹر تہِ چھِ ٹماٹر تہِ چھِ ٹماٹر تہِ چھِ درٛۅگی ٹماٹر تہِ چھِ درٛۅگۍ تِم تہِ چھِ لگ بگ یی پیٚوان لگ بگ پیٚوان تِم تِم تہِ سَتَتھ رۄپیہِ پانٛژٕسَتَتھ رۄپیہِ کِلو آ زیادٕ تہِ گٔے اَمہِ موٗجوٗب تہِ کیٛازِ گۄڈنیٚتھٕے أنٛدرٕ گوٚو مارکیٚٹ سٔہِی ڈاوُن نیٚبرٕ اوس نہٕ یِمَن یِم زن زمیٖن دار ٲسۍ تِمن اوس نہٕ یِوان کِہیٖنٛۍ یِمو ژھٕنۍ پَنٕنہِ سبزی خراب کٔرِتھ تِم ٲسۍ کَران ٹماٹر کٕنٕکھ تہٕ ٹماٹر دَہ ساس کۄینٹَل ژھٕنۍ تِمو زٲلِتھ یِتھٕے پٲٹھۍ ترٛٲوِتھ خراب گٔے تِم تَمہِ دۄہ ٲس نا ریٹٕے وۅنۍ گوٚو یَپٲرۍ سہلاب تہِ کھوٚت تہٕ أمۍ بڑٲو یِہَن وۅنۍ ٲس تَہن بڑٲو تمٔۍ یہِ پیٚوو یَپٲرۍ راجَستھانَس واجَستھانَس روٗد ووٗد زیادٕ تورٕ مۅکلیٚوو سورُے فصلٕے تورٕ روٗد نہٕ یہِ کِہیٖنٛۍ سَبزی ہُنٛد روٗد نہٕ تتہِ مَرژٕوانٛگَن وَرژٕوانٛگَن یِم گٔے سٲری ختٕم تَتہِ اَمی موٗجوٗب گوٚو ییٚتہِ تہِ چھُنہٕ وۅنۍ کِہیٖنٛۍ یِوان ہُپٲرۍ چھُ روڈ ووڈ تہِ آسان تہٕ بیٚیہِ چھُ تَتہِ پیٚٹھ تہِ خرچہٕ وَرچہٕ توتہِ چھُ یِم آسان بچَان اگر تَتہِ پیٚٹھٕ اَز اَنو تہٕ تیٚلہِ پیٚیہِ علاو وۅنۍ چھُنہٕ کِہیٖنٛۍ تُہی ییٖزیٚو کِہیٖنٛۍ تہِ فِکر چھَنہٕ آ ؤنِو حظ تُہی ییٖزیٚو اِسلام آباد حظ بِلکُل بَنہِ نَوگام چھُو تۄہہِ پَتاہ توٚتام وٲتِو پَتہٕ کٔرۍزیٚو تُہی فون بہٕ دِمہو تۄہہِ ایٚڈرس تٔتۍ نسٕے چھُ بِلکُل ٹھیٖک چھا حظ اَدٕ حظ چلو